وعلیکُم السلام السلام علیکُم اَہَن حظ ٹھیٖک تُہۍ چھُو حظ ٹھیٖکھٕے شُکُر رۄبَس کُن کٔرِو حُکُم اَہَن حظ آ خٲرٕے چھےٚ اَہَن حظ آ بہٕ چھُس ٹرٛک چَلاوان بٔرِتھ ہَہ کِن خٲلی بٔرِتھ ہَہ کِن خٲلی نیُن کوٚت اوس اَتھ چھِ ڈِفرنٛٹ موٚنڈیٖزَن ڈِفرنٛٹ کِراے اَہَن حظ آ تۄہہِ چھُوا پانسٕے یوت کِنہٕ بیٚیہِ چھُو کٲنٛسہِ سۭتۍ کیٚنٛہہ نَہ بہٕ چھُس دَپان وٕنۍکٮ۪ن کوٗتاہ چھُو تۄہہِ پھیرَس ٲٹھ شَتھ ہا ساس ہا اَگر سوپور نِیِو اَتھ گژھن یِمَے پٕنژٕ شَتوُہ رۄپیہِ

ییٚمِس چھِ پَیی ییٚمِس چھِ پانٛژھ تٕرٛہ ٹُہ ژتجی پَتہٕ چھُ سہلٕے دہلی چھُ اَکھ ہَتھ وُہ آ وۄنۍ سونٛچوٗ تۄہہِ پانَے کوٚت گژھِ ٹھیٖک نا سا سۄ کَتھ چھِ تیٚلہِ چھُ سوپور کَم کِراے تہٕ نیٖوُکھ تیٚلہِ اوٗرۍ مےٚ باسان چلو تیٚلہِ تیٚلہِ نِموکھ سوپورٕے کَر چھُ نیُن تُلِو شامَن کَرو تۄہہِ بہٕ فون